مےٚ چھِ کٲشُر پنٛنہِ زَیٚنٕہ گَرِ پؠٹھ کوٚرمُت تِکیازِ کٲشُر چھےٚ اکھ اَصٕل مَدٕر تہٕ میٖٹھ زَبان یہِ زَبان چھِ ساروِیَو زبانَو کھۄتہٕ اَصٕل زبان سٲنۍ گَرِکۍ چھِنہٕ یَژھان زِ سون بَچہِ گَژھِ گۄڈنؠتھٕے بیٚاکھ زَبان ہیٚچھُن سٲنۍ گَرِکۍ ٲسۍ ہمیشہِ دَپان زِ سون شُر گژھِ گۄڈنؠتھ پَنٛنہِ مادَرِ زبان منٛز کَتھ کَرُن مےٚ چھِ سکوٗلَس منٛز تہِ پوٚرمُت کٲشُر گَرَس منٛز تہِ ٲسۍ اَسۍ کٲشِر پٲٹھی کَتھ کَرٕ یُتھ زَن بہٕ پَنٕنۍ کَتھ چھَس کَران مےٚ چھِ نرسٕری کلاس منٛز تہِ کٲشُر کوٚرمُت تَنے پؠٹھ ووٚت مےٚ یُتھُے بہٕ کَتھ کَرنَس لایق گٔیَس مےٚ چھِ تَنے پؠٹھ کٲشُر لوٚگمُت کَرُن کٲشُر چھُ اَکھ تِژھ زَبان یۄس ساروِیو زَبانو کھۄتہٕ سَہل اَصٕل تہٕ ماے برٕژ زَبان چھِ یہِ زبان چھےٚ سؠٹھاہ مشہوٗر تہٕ مَقبوٗل یِوان مانٛنہٕ یَتھ زَبانہِ منٛز چھِ أسۍ پَننِس زبانہِ منٛز چھِ أسۍ گؠوُن وَنان بٲتھ وَنان یا کِہ روٚف کَران یہِ چھَ سۄ زَبان یۄس سارنِؠن مُلکَن منٛز مشہوٗر تہِ آسہِ أسۍ کَرو کَتھ زِ اگر أسۍ کَتھ کَرو اِنگلِش لینٛگویٚج ہٕنٛز سۄ أسۍ چھِ ہیٚچھان اَسہِ چھِ وٕنکؠن سُتہِ تَگان اَلبتہ کٲشرِ زبانہِ ہٕنٛذۍ جاے ہیٚکہِ نہٕ بیٚیہِ کانٛہہ زبان رٔٹِتھ کٲشِر زبان چھِ سُہ اَکھ زَبان ییٚمہِ سۭتۍ أسۍ زایہِ بَچس اِشار چھِ ہاوان سُہ چھِ سَمجان کہِ سون بوٚڑ کیاہ چھُ اَسہِ یَژھان وَنُن یہِ چھَ سۄ زبان یۄس ساروِیو زبانو کھۄتہٕ جلدی سَمٕجھ چھےٚ یِوان چاہے انٛگریز آسہِ یا بیٚیہِ کانٛہہ آسہِ تٔمِس تہِ چھےٚ سٲنۍ زبان خۄش کَران اگر یُتھُے یور نؠبرِم مُلکٕکۍ یِم یِوان چھِ باشَند چھِ یِوان تِم چھِ خۄش کَران خۄش گژھان ییٚلہِ تِم وٕچھان چھِ زِ یِم چھِ کٲشُر کَران تِم چھِ دَپان اَسہِ اَسہِ تہِ ہیٚچھنٲۍ تَو یہِ زبان کیاہ چھےٚ